اَسلامُ علیکُم وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک اہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آ بہٕ اوسُس سونٛچان بہٕ کَرہو تۄہہِ کال کیٛازِ کیٛازِ بہٕ اوسُس راتھ اوسُس بہٕ چیٚک آوُٹ کوٚر مےٚ پَنُن یہِ یُس اَسہِ بِزنِس چھِ تہٕ مےٚ چھُ باسان اَصٕل فٲیدٕ چھُ اَسہِ اَتھ منٛز یِوان تُہۍ کٔرِو اَکھ چیٖز أسۍ ترٛاوَو بیٚیہِ آوُٹ لیٚٹ باقیَن ڈِسٹرکَن منٛز تِکیٛازِ تَمہِ سۭتۍ گژھِ اَسہِ بہٕ چھُس سونٛچان بَڈگامہِ تہِ ترٛاوَو سِریٖنگرٕ ترٛاوَو کیٛاہ اَتھ وَنان بارہمولہ بہٕ اوسُس سونٛچان حالانٛکہِ اگر أسۍ تھوڑا زیادَے پَہَم کَرو أسۍ کَرو کٔشیٖرِ ہٕنٛدۍ دَہ ڈِسٹرک برابَر کَوَر آتھ

بروٗس منٛد چھا نَفر اَچھا نہَ ٹرٛسٹہٕ اگر ہیٚکو کٔرِتھ تٔمِس پٮ۪ٹھ ہٮ۪کو بروٗسہٕ وروٗسہٕ کٔرِتھ تہٕ اَتھ کیٛاہ چھُ مَگر نَفر گژھِ آسُن پگاہ کَرِ گۄٹال وَٹال گَژھِ نہٕ کَرُن کیٚنٛہہ اَچھا چلو ٹھیٖک چھُ تیٚلہِ اَصٕل کٔرِو تُہۍ نمبَر مےٚ سیٚنٛڈ کیٚنٛہہ چھُنہٕ